اَسہِ اوس اوٚنمُت گیٖزر اکھ سُہ اوس اوٚنمُت اَسہِ آز برونٹھ زٕ ترٛےٚ ؤری تَتھ اوس نہٕ آبٕے تَتن گۄڈٕنیتھٕے تَتھ اوس لیٖک اورے تہٕ تَتھ أنۍ پتہٕ اَسہِ میکینِک شہرٕ پٮ۪ٹھ سمبالنہِ تتھ ژورَن ساسَن اوس گیٖزر ٲٹھ ساس لٕگِس پٮ۪ٹھٕ تہٕ تَنہٕ پٮ۪ٹھ ووٹ اَسہِ تتھ گرا اکھ میکینِک اَنان گرا بیاکھ میکینِک اَنان مَگرتَتھ چھُ نہٕ سیزر گژھان کِہینۍ سُہ چھُ نہٕ کِہیںی گیزرٕے تتھ چھُ آب تہِ اوسُس نہٕ کِہینۍ تَتھٮ۪ن تَتھ چھُ نہٕ آز تہِ کہیٖنۍ تَتان آب سُہ گوٚو اَسہِ نۄقصانٕے یوٚتن بٔلۍ تَتھ لٕگۍ پۄنٛسہٕ ییٖتِس اوٚن تَمہِ کھۄتہٕ ژۄگنہٕ لگِس بیٚیہِ پٮ۪ٹھٕ پۄنٛسہٕ تہٕ تَتھ چھُ اکھ یِوان تہٕ بیاکھ گژھان مَگر سیزرہ چھُس نہٕ کیٚنٛہہ گژھان وۄنۍ چھُ کَرٕنۍ تَتھ کٲم سُہ چھُ ترٲے تھٕے ژھنُن سُہ گوٚو نۄقصانٕے یوٚتن سُہ چھُ وۄنۍ بدل اَنُن